بہٕ چھُس پنٛنہِ سِٹیٹ نٮ۪بر رِیاستہٕ نٮ۪بر ییٚمہِ غرضہٕ گوٚمُت بٮ۪کِس سِٹیٹس منٛز زِ بہٕ گٔیوس تور پَرنہِ اَمہِ غرضہٕ گٔیوس بہٕ تور ییٚمہِ کہِ وَجہ سۭتۍ مےٚ تور کیٚنٛہہ ٹایمَس پیوٚو روزُن تَوَے گٔیوس بہٕ تور تَتھ اوس یِہوٚے مُدعا تہٕ مقصد زِ بہٕ گٔیوس پَرنہِ خٲطر تور نہٕ کیٚنٛہہ کیٚنٛہہ تِجارت کَرنہٕ خٲطر اَمہِ غرضہٕ گٔیوس بہٕ تور زِ بہٕ پرہاو تَتہِ اَمہِ وَجہ سۭتۍ گٔیوس بہٕ پنٛنہِ سِٹیٹہٕ نٮ۪بر بَس یِہوٚے اَکھ چکر چھِ مےٚ پنٛنہِ سِٹیٹ نٮ۪بر کوٚرمُت